اسلام علیکُم جی اسہِ چھُ ناو رضیا آ بِلکُل أسۍ چھِ بارامَلا سایِڈٕ تہٕ تہٕ ڈِسٹرکٹ چھُ بارامُلا أمِس چھِ ریٖسٮ۪نٛٹلی ٹُوٮ۪لتھٕ پاس کوٚرمُت وۅنۍ چھُ مےٚ اَمہِ پَتہٕ گرٛیجویشن کَرٕنۍ

تُہۍ کیٛازِ چھُ یہِ ہیٛوٗ جاب ضروٗرت تہٕ أسۍ کیٛازِ دِمہو تۄہی یہِ جاب لایِک ریٖسٮ۪نٛٹلی چھُ مےٚ ٹُوٮ۪لتھٕ کوٚرمُت پاس تہٕ وۅنۍ چھُ فیملی بیک گرٛاوُنٛڈ چھُ ٹھیٖک لیکِن پھِر بی چھِ تِم حالات تہِ اَز لایِک فایِنانٛشٮ۪لی چھِنہٕ تیٖتیٛاہ سِٹیبٕل وۅنۍ کِہیٖنٛۍ وِِہیٖنٛۍ نہٕ تہٕ اَمہِ وَجہ سۭتۍ چھِ اسہِ مَطلب یِم جاب خٲطر ضروٗری واریاہ نٮ۪سیسِری

ہاں جی بِلکُل غُلام نبی سلیٖما بیگم

أسۍ چھِ فیملی منٛز سَتھ بٲژ اۭں فیملی ہِنٛز کنٛڈِشیٚن چھِ یِِتھٕ کٔنۍ زِ مَطلب آ میٛون ابوٗ جی اَکھ چھُ مَطلَب تٔمِس پیٚٹھ چھِ أسۍ سٲری ڈِپٮ۪نٛڈ میٛٲنۍ بیٚنہِ بٲے موج تہِ مَطلَب بیٚیہِ دادا تہِ أسۍ چھِ تُہُنٛد واریاہ زِیادٕ شُکُر گُزار کیٛازکہِ بہٕ ٲسٕس امہِ جاب خٲطرٕ واریاہ زیادٕ نیٖڈی تہٕ بہٕ چھَس تۄہہِ واریاہ زیادٕ شُکُر کَران چَلو شُکرِیہ شُکرِیہ